ہیٚلو اسلامُ علیکُم بَس ٹھِیٖک اوترٕ ونے مےٚ نا دارِ تہٕ دروازٕ چھِ بناوٕنۍ پتہٕ آوٕے نہٕ تُہۍ آ لٔکٕر چھِ تھوٚمٕژ أنِتھ کے ڈی تہٕ دِیودٲر دارِ چھَو ژۄداہ دروازٕ تہِ چھِ پانٛژھ شےٚ اَہَن حظ آ زٕ دۄہ حظ پتہِ ییٖزیٚو تیٚلہِ ضروٗری ہٕنٛہ